ہیٚلو اسلامُ علیکم تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ گَرِ چھِو حظ سٲری ٹھیٖک اے جاوید صٲب چھِو حظ ٲسۍ حظ چھِ ییٚتی ٹیٛوٗرِسٹ آمٕتۍ لوکَل ٹیٛوٗرِسٹ اے ییٚتی حظ کۄپوارِ پیٹھٕے اَسہِ اوس ایٚکچُولی بنگس ویلی گََژھُن اہن حظ آ ایٚکچولی تۄہہِ کۄس گٲڑۍ وُچھُو تَویرا اچھا تورٕ کیٛاہ حظ ریٹا ویٹا گَژھان اَسہِ حظ چھُ آتھوارِ گَژھُن نَفَر حظ چھِ پانٛژھ ٲٹھ سٲرِی جیٚنٛٹس اہن حظ آ

آ فُل آ ڈے پٕلس نایِٹ آ ویٚسے اَسہِ کَپٲرۍ گَژھِ روٗٹ کَپٲرۍ گَژھ اَسہِ آسان ہنٛدوارِ کِنہٕ حظ کِنہٕ کرٛالہٕ پورِ کِنۍ کرٛالہٕ پورِ کِنۍ حظ کرٛالہٕ پورِ کِنۍ کیٛاہ چھِ ریٹ کہِ ہنٛدراوِ کِنۍ کیٛاہ چھِ ریٹ اتھ چھِ حظ ریٹ الگ الگ کِنہٕ ہنٛدراوِ کِنۍ کوتاہ حظ گَژھ اچھا کیٛازِ تور چھُ حظ دوٗر تَپٲرۍ تورِ کوتاہ ٹایِم چھُ لگان واتنس ٹھیٖک کَپٲرۍ حظ روزِ اچھا کرٛالہٕ پورِ تَپٲرۍ چھا روڈ ووڈ کٔلیَر چھِ حظ اصٕل اچھا ریٹ کیٛاہ حظ گَژھِ اتھ ہُپٲرۍ کیٛاہ گَژھِ ریٹ أسۍ گَژھو آتھوارِ دۄہ آتھوارِ دہ بَجے نیرو أسۍ گَرِ البتہٕ ییٛلہِ حظ موٗسم آسہِ ٹھیٖک تیٛلہِ چھُ گَژھنُے ییٛلہِ نہٕ موٗسم آسہِ ٹھیٖک کیٚنٛہہ تہِ تیٛلہِ لَگہِ پےَ اَسہِ دۅنوٕنۍ یَن ژٕ وَن حظ مےٚ یہِ ریٹ کیٛاہ گَژھِ وۅںۍ وُہ ساس حظ اچھا یہِ حظ چھُ مگر زیادٕ اَمہِ کھۄتہٕ کَم گَژھِ نہ حظ کِہیٛۍ کیٚمپِنٛگ ویٚمپِنٛگ چھےٚ حظ تَتہِ کیٛنٚہہ کِنہٕ نہ اچھا ٹھیٖک ویسے تَتہِ یہِ فیرنس ویرنس چھِ حظ اصٕل تَتہِ جاے واے ٹھیٖک جاے چھےٚ حظ نایٹس کِنہٕ یہِ مطلب تَتہِ چھِ حظ موکہٕ کیٚمپِنٛگ کَرنس کِنہٕ نہٕ اچھا نایٹس چھِ حظ دِوان تَتہِ تَتہِ ما حظ چھُ پٔرمِشن ؤرمِشن ما چھِ پیٚوان کیٚنٛہہ انُن نایٹٕچ حظ بوٗز مےٚ نایٹس چھِ پٔرمِشن ضروٗری نہ مےٚ چھُ بوٗزمُت مگر پٔرمِشن ٹایِم کوتاہ لَگہِ اچھا ٹھیٖک ٹھیٖک تیٚلہِ تیٛلہِ چھُ آتھوارِ دۄہ تیار چلو ٹھیٖک حظ أسۍ کَرو مَشوَرٕ تہٕ أسۍ کَرو کال تیٛلہِ اوکے سَر اوکے